مُنتٲظر صٲب تُہۍ ؤنۍ تو مےٚ پنٕنِس پانَس مُتعلِق جناب مےٚ چھُ ناو مُنتظِر بہٕ چھُس روزان آکوٗرا مٹن یتھ گامس منٛز مےٚ پنٕنۍ ابتِدٲٮٔی تعلیٖم حٲصِل چھِ کٔرمٕژ مےٚ چھِ ییٚتہِ ٹؠنتھٕ پاس کوٚرمُت ایم آی آگوٗراہ پؠٹھ اتہِ پؠٹھ گوٚژھ بہٕ ہایر سیکنڈری مٹن گورمینٹ ہایر سیکنڈری مٹن ییٚتہِ زن مےٚ پنُن ٹُویلتھ پاس کوٚر تَتہِ پؠٹھ کوٚر مےٚ کالجس منٛز ایڈمِشن گورمینٹ ڈگری کالیج خنبل اننت ناو تہٕ ییٚتہِ زن میٲنۍ گریجویشن وٕنکیٚس چلان چھِ اَمہِ مٔزیٖد چھُس بہٕ گَرے آسَان بہٕ چھُس گرِچی کامہِ کَران تہٕ بیٚیہِ چھِ مےٚ کینٛہہ شوق بہٕ چھُس بایکنگ کران بہٕ چھُس یوٗٹیوٗبس پؠٹھ تہِ مےٚ چھُ یوٗٹوٗبس پؠٹھ تہِ چنل یتھ پؠٹھ ولاگٕس چھُس بناوان بہٕ چھُس بیٚیہِ بیٚیہِ اَمہِ مٔزیٖد چھُ مےٚ کِرکٹُک شوق والی بالُک شوق أسۍ چھِ پرٛؠتھ دۄہ پننِس گامس منٛز ییٚتہِ والی بال گِنٛدن شامَن پنٕنؠن دوستن سۭتۍ تہٕ یُس زن مےٚ واریاہ خۄش چھُ کران بایکِنٛگ ہٕنٛز کتھ اوسُس بہٕ کران یۄس زن بایکِنٛگ چھِ یہِ تہِ چھُ مےٚ اکھ بوٚڑ شوق اکھ بہٕ چھُس ییٚمہِ ساتہٕ بہٕ فری ٹایم ییٚمہِ ساتہٕ تمہِ مِلہِ ییٚمہِ ساتہٕ مےٚ خۄش گژھِ بہٕ چھُس کران کٲم بہٕ چھُس پنُن بایِک تُلان تہٕ بہٕ چھُس نیہِ نیہِ جایہِ پنٕنہِ یَتھ کٔشیٖر منٛز ایٚکسپلور کران اَتھ سۭتۍ سۭتۍ چھُس بہٕ یِم ویٖڈیو پنٕنہِ پتہٕ یوٗٹوٗب چنلہِ پؠٹھ تہِ ترااون یِم چھِ مےٚ مُتعلق کینٛہہ چیٖز